ہیٚلو ہیٚلو وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو حظ کٕم حظ چھِو اَچھا اَہَن حظ اَچھا وۅنۍ کیٛاہ حظ چھُ کَرُن صُبَحن حظ آ تُہۍ کٔرۍزیٚو مےٚ ناو فاروٲرڑ تہٕ بہٕ کَرٕ کیٚنٛہہ چھُنہٕ مَسلہٕ بہٕ کَرٕ بہٕ تھاو تٔمِس لیٖو صُبحَن بوٗزتھٕ اَد حظ اَدٕ حظ بِہِو حظ